سٲنِس گامَس منٛز ہسا چھِ سورٕس فار ایٚگرِکلچر ٲں لگ بھگ چھِ یِم ہسا چھِ یَتھ ناو چھُ لِفٹہٕ یہِ اسہِ ہسا چھِ کھاڑمٕژ سۄ گورمِنٹن ہسا چھِ اسہِ سو سہوٗلیت دِژمٕژ ایٚگرِکلچر خٲطرٕ ٲں اسہِ ہسا چھِ بالہٕ کِنۍ کۄل اکھ بنٲومٕژ یور أسۍ کھالان چھِ لِفٹہٕ کِنۍ چھِ کھالان أسۍ ٲں تَمہِ تتھ آب ٲں یہِ سٲنِس گامَس منٛز ہسا چھِ زٕ ترٛےٚ لِفٹہٕ ییٚمہِ سۭتۍ ہسا أسۍ پٔتۍ آب چھِ شیران باغَن تِم ہسا چھِ خۄشِک تتھ ہسا چھِ أسۍ یِمیٚے لِفٹہٕ کہِ ذٔریعہٕ آب کھالان تہٕ شیران چھِ آب تہٕ تَمہِ سۭتۍ ہسا چھُ سون فصٕل چھُ سُہ چھُ واریاہ گرٛوتھ کران ٲں بیٚیہِ ہسا چھِ واریاہو گھرو ہسا چھِ بنٲیمِتۍ باغَن منٛزٕے وۄنۍ کہٕرۍ چھِکھ بنٲیمِتۍ تہٕ شیران ہسا چھِ تَمے سۭتۍ آب